یُس ہسا کٔشیٖرِ ہُنٛد اِنٛفراسِٹرٛکچَر چھُ بہ نٮ۪سبَتہِ باقٕے سِٹیٹ یِم ہِنٛدُستانَس منٛز چھِ تِمو منٛز ہسا چھِ یہِ واریاہ پَتھ تَوَے ہسا چھِ ییٚتہِ پٮ۪ٹھ گژھان باقِیَن سِٹیٹَن منٛز علاج کَرٕناونہِ یا باقٕے کیٚنہہ چیٖز یِم آسن اَنٕنۍ مٔشیٖن آسہِ اَنٕنۍ یا بدل کیٚنہہ چیٖز آسہِ اٮ۪گریٖکَلچَر پٕرپَز خٲطرٕ آسہِ کانٛہہ مٔشیٖن اَنٕنۍ یا باقٕے کیٚنہہ چیٖز آسن اَنٕنۍ تَوَے ہسا چھِ گژھان ییٚتہِ پٮ۪ٹھ باقٕیَن جگہَن باقٕیَن جگہَن ہِنٛدُستانچَن باقٕیَن جگہَن ہسا چھِ گژھان تَوَے ییٚتہِ پٮ۪ٹھ لوٗکھ ییٚتہِ ہسا پَزِ اگر گورمٮ۪نٛٹ ییٚژھِ ییٚتہِ ہسا گژھِ واریاہ اَصٕل تِکیٛازِ ییٚتہِ ہسا چھِ لُکھ تہِ اَصٕل گۄڈٕنیُکُے مین چیٖز ہسا چھُ یُس ہسا ییٚتہِ یہِ ہاسپِٹَل چھِ ییٚتِکۍ یِم ہاسپِٹَل چھِ اَتہِ نہ سا چھِ برابَر آسان فیسلٕٹیٖز پٮ۪شنٛٹ سٕنٛدۍ خٲطرٕ چھِنہٕ آسان فٮ۪سلٹیٖز کیٚنہہ یِتھ کٔنۍ سِکمٕز چھُ یا باقٕے چیٖز تَتہِ چھِنہٕ بٮ۪ڈ تہِ آسان اٮ۪ویلیبٕل پیشَنٹَن ہٕنٛدۍ خٲطرٕ کیٚنہہ گورمٮ۪نٛٹ اگر ہسا ییٚژھِ تِمَن ہسا کَرِ مدد تہٕ اَتھ ہسا اگر بِلڈِنٛگ بڑایہِ یا یِہوٚے یِم چیٖز ویٖز دیٖنَکھ یِمَن زَنہٕ پٮ۪شَنٹَن ہسا واتہِ فٲیِدٕ تہٕ ییٚتہِ کٮ۪ن عام لُکَن تہِ واتہِ اَصٕل فٲیِدٕ اَمہِ سۭتۍ یا چھِ آسان مٔشیٖن معموٗلی کیٚنہہ بٮ۪مٲرۍ ٲسۍتَن ییٚتہِ نہ سہ چھِ تَتھ علاجے گژھان تَوَے ہسا چھُ ییٚتہِ نہ سہ چھِنہٕ تَمہِ آیہِ مٔشیٖن ؤشیٖن تہِ کیٚنہہ وَنہِ تہِ اِنسان کَس اگر ہسا گورمٮ۪نٛٹ یوت ییٚژھِ اِنسان ما ہٮ۪کہِ پانہٕ تہِ أنِتھ اگر گورمٮ۪نٛٹ ییٚژھِ سٔہ ہسا ہٮ۪کہِ مدد کٔرِتھ اَصٕل پٲٹھۍ تہٕ باقٕے چیٖز تہِ ہیٚکٮ۪ن گٔژھِتھ یِتھَے کٔنۍ یُس ہسا ییٚتہِ اِنڈَسرٛیٖز چھِ ییٚتہِ نہ سہ چھِ اِنڈَسٹرٛیٖز کیٚنہہ تَمہِ سۭتۍ بہٕ ہسا یِمہٕ اَن ایمپٕلایمنٛٹ ہسا چھِ ییٚتہِ زیادٕ اگر ہسا اِنڈَسٹرٛیل ایرِیا یِم مِثال اگر نہ ییٚتہِ اگر ییٚتہِ اِنڈَسٹرٛیٖز پیٚیہِ ہَن کٔشیٖرِ منٛز اگر اِنڈَسٹرٛی پیٚیَن تَمہِ سۭتۍ ہسا گژھِ واریاہ یِم بے روزگار چھِ تِمَن ہسا مِلہِ روزگار تہٕ ٹینشَن وینشَن تہِ نہ سا روزِ کیٚنہہ باقٕے چیٖز اگر ہسا بہٕ روزٕ گار مِلہِ تِم تہِ دِیَن ٹیٚکٕس تَمہِ سۭتۍ ہسا گژھِ جی ڈی پی اِنکرٛیٖز بیٚیہِ ہسا اَصٕل اِنفرٛاسٕٹرٛیکچر اگر دِیَن تَمہِ سۭتۍ ہسا چھِ واریاہ مدد مِلان یِتھ کٔنۍ یِم روڈ اگر اَصٕل گژھن اٮ۪کسِڈٮ۪نٛٹ گژھن کم اگر ہسا یہِ روڈ گژھن اَصٕل پتہٕ یہِ روڈ سیفٹی تہِ یِم روٗلٕز چھِ آسَن تِم تہِ گژھن فالو اٮ۪کسِڈَنٛٹ ہسا گژھن کَم تہٕ ییٚتہِ ہسا مِلہِ عام لُکَن تہِ ہسا چھِ مِلَن فٲیِدٕ یا یِتھَے کٔنۍ دِیَن کیٚنہہ بِلڈِنٛگ وِلڈِنٛگ بنایَن یا سُکوٗل بنایَن ییٚتہِ چھِ واریاہ زیادٕ سُکوٗلَن ہٕنٛز قلعت اگر ہسا سُکوٗل بنایَن باقٕے یِم لوٗکھ چھِ آسَن اٮ۪جوٗکیٹِڈ یِم اَن ایمپٕلایِڈ چھِ بِچٲرۍ تِمَن ہسا اگر ہسا تِہِنٛدِ خٲطرٕ اَکھ ریکرٛیوٗٹمٮ۪نٛٹ نیرِ تِہِنٛدِ خٲطرٕ مُلٲزِمَت اگر تِمَن مِلہِ تہٕ تِم تہِ ہسا گُزارٮ۪ن اَصٕل پٲٹھۍ پَنٕنۍ زندگی یِتھَے کٔنۍ نہ سہ چھِ ییٚتہِ ریلوے نہ چھِ ریلوے نہ چھِ اِیَر پورٹ فٮ۪سَلٹیٖز کٔشیٖرِ منٛز چھُ اَکُے اِیَرپورَٹ سِریٖنگر اگر ہسا باقٕے اَننت ناگ کٮ۪ن یا باقٕے ڈِسٹِک کٮ۪ن لوٗکَن چھِ پٮ۪وان گژھُن تِمَن ہسا چھِ تَتہِ پٮ۪ٹھ پٮ۪وان بیٚیہِ گژھُن تِمَن ہسا چھِ واریاہ زیوٗٹھ سفر سُہ لَگَن پتہٕ بِچارٮ۪ن بغٲر ہسا اِیَر پورٹ تہِ بنایہِ ہَن اَمہِ سۭتۍ ہسا تہِ مِلہِ ہے واریاہ مدد یا ریلویز تہِ چھِ اَکٕے ییٚتہِ باقِیَن علاقَن چھِنہٕ زیادٕ تَر علاقَن کٔشیٖرِ ہِندٮ۪ن زیادٕ تَر علاقَن نہ سا چھِ ریلوے سٔروِس تہِ کِہیٖنۍ یِتھ اَتھ پٮ۪ٹھ تہِ ہسا گژھِ ہے گورمٮ۪نٛٹ اَصٕل نظر دِنۍ یا ہسا پاوَر پٕلانٹٕس تہِ نہ سا چھِ کِہیٖنۍ آکھ زٕ تہٕ گِنے چُنے چھِ زٕ ترٛےٚ چھِ کٔشیٖرِ منٛز گاندربَل چھُ بیٚیہِ تہِ چھِ أکِس دۄن جایَن سُہ تہِ ہسا چھُ اگر ہسا تَمہِ سۭتۍ تہِ گژھن یا کٔشیٖرِ منٛز چھُ واریاہ آب چھِ اَتھ واریاہ اگر ہسا یِم ییٚژھن اگر ہسا گورمٮ۪نٛٹ ییٚژھِ اَصٕل پٲٹھۍ ہسا ہیٚکہِ پاوَر پٕلانٛٹ بیٚیہِ زٕ ژور بنٲیِتھ ییٚمہِ سۭتۍ ہسا باقٕے مدد تہِ مِلہِ یہِ ہسا چھِ أربَن ڈٮ۪ولَپمٮ۪نٛٹ چھَنہٕ تیٖژ کیٚنہہ اگر ہسا گورمٮ۪نٛٹ ییٚژھِ سُمال لۄکٕٹۍ لۄکٕٹۍ سِٹیٖز ہیٚکہِ یہِ بنٲیِتھ ییٚمہِ سۭتۍ ہسا ٹیکنالجی تہِ مِلہِ اَصٕل مدد یا ہسا ہیٚکٮ۪ن یہِ گورمٮ۪نٛٹ ہیٚکہِ ہاوسِنٛگ تہِ کٔرِتھ یِم ہسا اَتِکۍ چھِ یِم لوٗکھ چھِ یِم نہ سہ اٮ۪فٲڈ چھِ ہٮ۪کان کٔرِتھ کیٚنہہ پَنُن مکان بناوُن اگر ہسا یِمَن گورمٮ۪نٛٹ دِیہِ مکان بنٲیِتھ پتہٕ ہسا ہٮ۪ککھ کیٚنہہ رَقَم تہِ ہٮ۪تھ ریٚتۍ آسن یِم کیٚنہہ کرایہِ دِوان بِچارٕ اَمہِ سۭتۍ ہسا مِلہِ یِمَن تہِ مدد تہٕ گورمٮ۪نٛٹ تہِ کَرِ اَصٕل کٲم یا واٹَر سَپلٕے نہ سہ چھِ تَمہِ آیہِ کیٚنہہ سٮ۪نِٹیشَن چھِنہٕ واٹَر سَپلٕے کیٚنہہ اگر ہسا یِتھَے کٔنۍ بنایَن یِم کیٚنہہ ٹنٛکی بنایَن یَتھ ہسا اَصٕل پٲٹھۍ کَرَن یِم سٮ۪نٕٹایِز تہٕ اَمہِ سۭتۍ ہسا گژھِ واریاہ مدد مِلہِ یِم بٮ۪مارِ وٮ۪مارِ تہِ گژھَن ختم تہٕ باقٕے چیٖز تہِ گژھن بیٚیہِ ہسا ٹیٚلی کُمنِکیشَن یا ڈِجٹَل یُس وٮ۪ل بیٖنٛگ چھِ اگر ہسا اَتھ منٛز تہِ مدد میلن ڈیٹا سٮ۪نٛٹٲرٕس ترٛایَن یا فایبَرُک تہٕ نٮ۪ٹؤرکَس ترایَن